السلام علیکُم وَرحمتُہ اللہ وَبرکاتہوٗ مےٚ چھِ ناو ہاجرَہ تہٕ بہٕ چھَس دُوَنٛزاہ ؤرِش تہٕ سوال چھُ کہِ تۄہہِ کُس ہِش یہِ رٮ۪سِپی چھُو باسان واریاہ زیادٕ وٕلٹہٕ تہٕ تۄہہِ کیٛاہ ہیٚچھُو تَمہِ نِش مےٚ باسان میٛانہِ لایفہِ منٛز یُس ساروِیو کھۄتہٕ وٕلٹہٕ رٮ۪سِپی یا چیٖز بَناوُن اوس سُہ اوس گارِ ژوٚٹ گٲرۍ یُس آسان چھِ گٲرۍ تِم چھِ پَتہٕ ہَردٕ ہۄکھناوان گارٮ۪ن تَتھ چھِ بَنان گٲر پَتہٕ چھِ سُہ گٲر نِوان تَتھ چھِ اَنان تورٕ اوٹ بَنٲوِتھ مگَر یہِ ژوٚٹ بَناوٕنۍ چھِ واریاہ زیادٕ مُشکِل تہٕ یُس مےٚ پنٛنہِ لایفہِ منٛز چٮ۪لینٛج اوس سُہ ٲس یِہوٚے ژوٚٹ بَناوٕنۍ یِم چیٖز اَمۍ آٹیُک چھُ اَکھ چیٖز یہِ کہِ یہِ چھُنہٕ اَصٕل پٲٹھۍ مانٛڈنہٕ تہِ یِوان کِہیٖنۍ بیٚیہِ چھِ اَتھ بَڑٕ مُشکِل گژھان آب بیلینٕس کَرٕنۍ تہِ تہٕ اِنسانَس چھَنہٕ پَیی لَگان کہِ اَتھ گژھیٛا آب کَم کِنہٕ اَتھ چھُ ترٛاوُن بیٚیہِ آب تِکیٛازِ سَمجی چھُنہٕ تَران تہٕ بیٚیہِ چھِ دۄیِم بوٚڑ فٮ۪کٹَر اَتھ منٛز یہِ کہِ یہِ اوٹ چھُنہٕ اَسہِ ایٖزِلی گَرَن منٛز آسان اٮ۪وَلیبٕل کیٚنٛہہ یہِ چھُ اَنان بازرٕ اسلیے چھُنہٕ اَسہِ پَیی آسان یہِ گٲر چھےٚ ہوٚچھ آسان کِنہٕ یہِ چھِ أدٕر آسان تہٕ أسۍ چھِنہٕ ہٮ۪کان پَتہٕ تَوَے اَتھ جلدی جلدی کٔرِتھ یِمہٕ پرٛابلِمٕز سالٕو کِہیٖنۍ تہٕ مےٚ باسان سانہِ وقتہٕ اوس بَڑٕ آسان کانٛہہ تہِ چیٖز بَناوُن اَکھ چٮ۪لینٛج زَنہِ خٲطرٕ تِکیٛازِ سُہ تٔمِس اوس پٮ۪وان اٮ۪کٕسپیٖرِیَنٕس کَرُن اٮ۪کسپیرِمٮ۪نٛٹ کَرُن مگر آزٕ چھُنہٕ تہِ کیٚنٛہہ آز چھُ ایٖزِلی اٮ۪وَلیبٕل آسان یوٗٹیوٗبَس پٮ۪ٹھ یا گوٗگلَس پٮ۪ٹھ پرٛٮ۪تھ کُنہِ چیٖزٕچ رٮ۪سِپی أسۍ ہٮ۪کو کُنہِ تہِ چیٖزَس کٔرِتھ کٲم رٮ۪سِپی وٕچھِتھ تہٕ اٮ۪ٹٮ۪مپٹ کٔرِتھ پَتہٕ سُہ اَصٕل گٔژھۍتَن یا خراب گٔژھۍ تَن مگر بَناوو ضٔروٗری

اسلیے چھُ مےٚ باسان کہِ میٛانہِ خٲطرٕ اوس ساروِیو کھۄت زیادٕ چَلینجِنٛگ میٛانہِ لایفہِ منٛز یِہوٚے گٲرۍ ژوٚٹ بَناوٕنۍ کہِ وۄنۍ چھِ مےٚ تَگان بَناوٕنۍ گٲرۍ ژوٚٹ مگر گۄڈٕنٮ۪تھ گۄڈٕنٮ۪تھ اوس گژھان واریاہ زیادٕ مُشکِل یوٗت مُشکِل کہِ کُنۍ کُنۍ ساتہٕ اوس مےٚ باسان کہِ بَس وۄنۍ ہٮ۪کۍ نہٕ بہٕ یہِ شایَد کٔرِتھ کِہیٖنۍ تہٕ وٕنۍ چھَس بہٕ پرٛٮ۪تھ کانٛہہ اَکھ چیٖز چھُ پَتہٕ کَرنہٕ سۭتۍ اِنسان ہٮ۪چھان اسلیے چھُ مےٚ تہِ وۄنۍ ہیٚچھمٕژ گوٚو اَصٕل پٲٹھۍ چھِنہٕ تَگان وٕنۍتٮ۪ن کِہیٖنۍ کیٛازکہِ یہِ اوٹ چھُنہٕ اَسہِ ایٖزِلی آسان گَرَن منٛز ڈیلی ڈیلی اٮ۪وٮ۪لیبٕل کیٚنٛہہ چوٗنٛکہِ یہِ چھِ اَکھ سُہ اوٹ یُس أسۍ بازرَے چھِ اَنان تہٕ اسلیے چھُ یہِ بَڑ مُشکِل تہِ آسان یہِ گٲرۍ ژوٚٹ بَناوٕنۍ مَگر شُکُر رۄبَس کُن ہیوٚچھ مےٚ ہیوٚچھ یہِ تہِ بَناوٕنۍ یہِ گٲرۍ ژوٚٹ بَناوٕنۍ تہِ تہٕ آیِنٛدٕ تہِ روزو ہیٚچھان تہٕ باقِیَن تہِ ہیٚچھناوان باقی وَسلام السلام علیکُم ورحمتُہ اللہ وبرکاتہوٗ